یُس ہَسا یہِ دانہِ چھِ توٚمُل یَتھ أسۍ وَنان چھِ یہِ ہَسا چھِ سۄ اَکھ مطلب فَصٕل یُس اَسہِ واریاہ چھُ پنٛنِس یَتھ گامَس منٛز اُگاوان یُس ہَسا یہِ فصل چھِ اَتھ حظ چھِ فُلٕڈ سایِل آسان ضوٚرَتھ یُس ہَسا یہِ توٚمُل چھِ یہِ ہَسا چھِ اَسہِ واریاہ زیادٕ ضوٚرَتھ لَگان یہِ ہَسا چھِ اَسہِ واریاہ زیادٕ اِنکَم دِوان یُس ہَسا أسۍ یہِ دۄہ مطلب پَنٛنہِ زندگی منٛز رایِس کَران استعمال واریاہ زیادٕ بیٚیہِ چھِ نیران تہِ یہِ واریاہ زیادٕ یُس ہَسا أسۍ پانَس پَنٕنۍ سٮ۪ٹِسفَے نیٖڈ ہٮ۪کان کٔرِتھ پَنٕنۍ ضٔروٗرَت ہٮ۪کان پوٗرٕ کٔرِتھ پَتہٕ ہَسا أسۍ کٕنان تہِ باقیَن لوٗکَن باقیَن کٔرِتھ یُس ہَسا یہِ توٚمُل چھِ یہِ ہَسا چھِ واریاہ سُہ مطلب سُہ فصل یُس اَسہِ پَنُن اِنکَم چھِ دِوان پرٛافِٹ چھِ دِوان واریاہ زیادٕ یُس یہِ توٚمُل چھِ